اگر أسۍ سپوٹس ایٚکٹِوِٹیٖزَن ہٕنٛز کتھ کَرو سپوٹس ایٚکٹِوِٹیٖز یِم چھےٚ یِم چھَ أکِس اِنسان سٕنٛدۍ خٲطرٕ واریاہ نیٚسَسری تہٕ ضوٚروٗری سپوٹس ایٚکٹِوِٹیٖز کیازِ چھِ ضوٚروٗری تہٕ یِہٕنٛز اہمیت کیاہ چھِ سپوٹس ایٚکٹِوِٹیٖز چھِ امہ خٲطرٕ ضوٚروٗری تکیاز امہِ سۭتۍ چھُ اِنسان سُنٛد نَشو نما یعنی کہِ جسم تَنٛدرست روزان خوٗن چھُ گَردِش کَران تہٕ واریاہ بیٚمارِ چھِ دوٗر گَژھان ویٹ چھُ کم گَژھان بی پی چھُ مینٹین روزان کوٚلیٚسٹرال لیٚوَل چھِ کم گَژھان مَطلَب واریاہ بیٚنِفٹس چھِ یِمَن سپوٹس ایٚکٹِوِٹیٖزَن مَسل بِلڈِنٛگ چھِ گَژھان یعنی کہِ اِنسانَس چھِ أڑجَن مَنٛز طاقت یِوان تہٕ یہِ چھِ مان ژٕ تیٚلے مُمکِن ییٚمہِ ساتہٕ أسۍ یِمَن سپوٹس ایٚکٹِوِٹیٖزَن مَنٛز پاٹسِپیشَن کَرَو اگر أسۍ وۄنۍ کتھ کرو مِثال کے طور پَر یِم سپوٹس ایٚکٹِوِٹیٖز چھِ امہِ سۭتۍ چھُ یہِ چھُو تۄہہِ پَیی امہِ سۭتۍ چھُ ہیٚلتھ تہٕ بیٚیہِ روزان فِٹنیٚس بَرابر اگر أسۍ وۄنۍ کَرو سپوٹس یُس سیٚکٹَر چھُ سانہِ ایریہُک اتھ کیاہ بیٚنفِٹس چھِ اگر أسۍ یِم سپوٹس ایٚکٹِوِٹیٖز یہِ یِم سپوٹس ایٚکٹِوِٹیٖز یِمَن مَنٛز پاٹسِپیشَن کَرو وٕچھو سا اگر أسۍ یِہ ایٚٹنڈ کَرو یِم سپوٹس ایٚکٹِوِٹیٖز گۄڈنیٚتھے چھُ اتھ یہِ بیٚنِفِٹ اِنسان چھُ فری آف ٹیٚنشَن روزان أمِس چھِ ایٚگسَرسایز گَژھان مَطلَب ایٚگسرسایز کَرنہٕ سۭتۍ کوٗتاہ چھُ جِسمَس فٲیدٕ یہِ چھُو تۄہہِ آلریٚڑی پوٚرمُت ڈاکٹرن نِش بوٗزمُت ڈاکٹرن نِش کِتابَن مَنٛز پوٚرمُت باقیَن جایَن وٕچھمُت اکھ مَشہور کَہاوَت چھِ ساوُنٛڈ ماینٛڈ لایِز اِن اَ ساوُنٛڈ باڑی تہِ کیاہ مَطلَب گوٚو یعنی کہِ اکھ صحت مَنٛد دٮ۪ماغ چھُ روزان أکِس صحت مَنٛد جِسمَس مَنٛز اَمیُک مَقصَد مَقصَد گوٚو یِہوٚے ساوُنٛڈ ماینٛڈ لایِز اِن اَ ساوُنٛڈ باڑی یعنی کہِ اکھ صحت مَنٛد دٮ۪ماغ چھُ روزان أکِس صحت مَنٛز جِسمَس مَنٛز یعنی کہِ اگر صحت مَنٛد دماغ چھُ تھاوُن تتھ خٲطرٕ گَژھِ آسُن صحت مَنٛد جسم حقیٖقت مگر وۄنۍ چھُ وٕچھُن صحت مَنٛد دٮ۪ماغ چھُ اَسہِ مگر صحت مَنٛد جِسم کَتہِ اَنو أسۍ آ صحت مَنٛد جسم چھُ اَسہِ بَنان تیٚلہِ ییٚلہِ أسۍ یِمَن سپوٹس ایٚکٹِویٖزَن مَنٛز پاٹِسِپیشَن کَران چھِ ییٚلہِ اَسہِ یِم سپوٹس ایٚکٹِوِٹیٖز مَطلَب یِمَن مَنٛز پاٹسِپیشَن کٔر مَطلَب سون جسم یُس چھُ مَطلَب اَسہِ چھِ رَنِنٛگ پیٚوان کَرٕنۍ باقی چیٖز اَمہِ سۭتۍ چھِ آٹومیٚٹِکلی سٲنِس جِسمَس واریاہ زیادٕ فٲیدٕ واتان چاہے خون چھُ گردِش کَران یا باقی ایٚگسَرسایز یا دورنچ سَلٲحیت چھِ بَڑان تکیاز تۄہہِ چھُ وٕچھمُت اگر سپوٹس اِویٚنٹس وٕچھو أسۍ یا سپوٹس ایٚکٹِوِٹیٖز وٕچھو أسۍ یا یِم سپوٹس پروگرامز وٕچھو أسۍ اتھ مَنٛز چھِ آسان ہاکی چھِ آسان کِرکَٹ چھُ آسان والی بال چھُ آسان فُٹ بال چھُ آسان بہرحال یِمَن تَمام ایٚکٹِوِٹیٖزَن مَنٛز یِم تہِ یِم سپوٹسَن ہٕنٛدۍ ناو ہیٚتۍ مےٚ یِمَن مَنٛز چھِ پیٚوان اِنسانَس دورُن واریاہ زیاد چھُ پیٚوان دورُن تہٕ امہِ سۭتۍ چھُ سون صحت روزان واریاہ زیادٕ اصل تہٕ تَنٛدرُستہٕ بیٚیہِ ییٚمہِ ساتہٕ أسۍ یِمَن سپوٹس ایٚکٹِوِٹیٖزَن مَنٛز پاٹِسِپیشَن چھِ کَران اتھ مَنٛز چھِ ساروِیو کھۄتہٕ کیاہ چھِ اتھ وَنان بینفِٹ آسان اِنسان چھُ بَنان ڈِسپلنڈ بیٚیہِ چھُ بَنان وَقتُک پابَنٛد تکیازِ سپوٹس ایٚکٹِوِٹیٖز چھِ گَژھان وَقتَس پیٚٹھ امہ وَقتُک پابَنٛد چھُ یہِ بَنان تہٕ بیٚیہِ کیاہ چھُ گَژھان یہِ چھُ بَنان ڈِسپلنٕڈ مان ژٕ أمِس پیٚٹھ چھُ بیٚیہِ چھُ یہِ بَنان ریٚسپانسِبل امس پیٚٹھ چھِ ریٚسپانسِبلٹی روزان اگر أسۍ فَلٲنٛۍ کَنٹری سۭتۍ میچ لوٚگ یا بیٚیِس گرُپَس سۭتۍ میچ لوٚگ یہِ چھُ زینُن گوٚو اکھ رِدِم تہٕ اکھ ڈِسپلن چھُ یِوان یِم سپوٹس ایٚکٹِوِٹیٖز اگر أسۍ وچھو سٲنِس ایریاہَس مَنٛز تہِ چھِ گَژھان اَسہِ چھ ییٚتہِ بوٚڈ بارٕ گراوُنٛڈ اکھ ییٚتہِ یِم سپوٹس ایٚکٹِوِٹیٖز یِم سپوٹس اِویٚنٹس گَژھان چھِ لوٗکھ چھِ یِمَن ایٚٹنڈ کَران مَطلَب یِم سپوٹس ایٚکٹِوِٹیٖز یا لوٗکھ چھِ یِمَن نِش مَطلَب پَنن پاٹسِپیشَن کَرنہٕ خٲطرٕ مان ژٕ فام تہِ بَران تہٕ یۄس یہِ سپوٹس ایٚکٹِوِٹی چھےٚ یہِ چھےٚ تیٚلہِ مُمکِن ییٚلہِ لوٗکھ اتھ مَنٛز پاٹسِپیشَن اصل پٲٹھۍ مگر أسۍ چھِ وٕچھان أزیُک دور چھُ مَطلَب آز چھ واریاہ زیاد سپوٹس ایٚکٹِوِٹیٖز تُہۍ چھو وٕچھان کِرکَٹُک مَطلَب ہِندُستانَس مَنٛز چھُ زیادٕ کِرکَٹُک بول بالا یا پٲکِستانَس مَنٛز تہٕ أسۍ چھِ وٕچھان مِثال کے طور پَر سارویَو کھۄتہٕ تَکلیٖف ساروٕیو کھۄتہٕ مَطلَب اِزاہ چھِ یِمو سپوٹس ایٚکٹِوِٹیٖزو سۭتۍ اِنسانَس لَگان مگر امے سۭتۍ چھُ سون جسم بَنان امے سۭتۍ چھُ مان ژٕ کیاہ چھِ اتھ وَنان سٲنٛۍ فِٹنیٚس بَنان یِم سپوٹس ایٚکٹِوِٹیٖز اگر أسۍ وچھو یِم چھِ سکول لیٚولہِ پیٚٹھ تہِ آسان گام لیٚولہِ پیٚٹھ تہِ آسان تہٕ یا اِتھے پٲٹھۍ تُہۍ چھو وٕچھان سرینَگرَس مَنٛز تہِ چھِ واریاہ بَخشی سٹیڈیم گراوُنڈ چھ یا عیٖدگاہ پارک چھ مَطلَب یِمَن جایَن چھِ یِم سپوٹس اِویٚنٹس گَژھان مَطلَب لوٗکھ چھِ دَڑا دَڑ یِمَن مَنٛز پاٹسِپیشَن کَران امے خٲطرٕ گۄڈنیُک چھُ آسان یِہوٚے مَدِ نَظر کہِ صحت چھُ بَنان تمہِ پَتہٕ اگر أسۍ وچھو یِمَن سپوٹس ایٚکٹِوِٹیٖزَن مَنٛز پاٹِسِپیشَن کَرنہٕ سۭتۍ اِنسان سٕنٛز لایف ڈِسپِلنٕڈ بَنان اِنسان چھُ ڈِسپلنڑ بَنان اِنسانَس مَنٛز چھ شعور تہٕ بے دٲری اکھ یِوان امہ سٕنٛز پرسنیلٹی چھِ گرو گَژھان تہٕ بہٕ چھُس یُتُے یوت وَنان یِم سپوٹس ایٚکٹِوِٹیٖز چھےٚ یِم چھِ سٲنِس ہیٚلتھَس بیٚنفِٹ واتناوان یِم سپوٹس ایٚکٹِوِٹیٖز چھِ سٲنٛۍ فِٹنیٚس تہٕ ویٚلنیٚس تھاوان یِم پروگرام یِم سپوٹس پروگرام رَن چھِ کَران بَجہ سپوٹس آرگَنایزیشَن یا سپوٹس باقی یِم ٹیٖم چھِ یِتھ پٲٹھۍ یا کونٛسل چھِ یِم گَژھَن آسٕنۍ امہ سۭتۍ چھِ لُکَن واریاہ زیادٕ فٲیدٕ خاص کر یوٗتھ یُس اتھ مَنٛز پاٹسِپیشَن چھِ کَران آز چھِ أسۍ وٕچھان اِنسان چھُ مُختَلِف بیٚماریٚن ہُنٛد شِکار گَژھان وَجہ چھُ یِہوٚے کہِ اِنسان چھُ نہٕ کھیل کوٗدَس مَنٛز زیادٕ دِلچَسپی ہاوان کِہیٖنۍ کھیل کوٗدَس مَنٛز دِل چَسپی ہاونہٕ سۭتۍ چھِ أکِس اِنسان سُنٛد نشو نما بَنان أکِس اِنسان سٕنٛز باڑی بَنان تہٕ یِم سپوٹس ایٚکٹِوِٹیٖز گَژھَن آسنہِ اصل پٲٹھۍ یِمَن گوٚژھ گورمنٹ تہِ مَدَد کَرُن فنڈس وَغیرہ سوزنہٕ خٲطرٕ لوٗکھ تہِ گٔژھۍ اَتھ شانہ بَشانہ سَپوٹ کَرٕنۍ